ؤنکیٚس چھُ ساروی کھۄتہٕ زَبردست چیلینج یُس اِنڈیِچ گوٚرمینٹ فیس چھِ کران ییٚمہِ سۭتۍ خَلق چھِ گژھان مُتٲثِر تِم گے اینورمینٹَل پٔلوٗشن ییٚلہِ آفتابُک تاپمان بَڑان چھ زیادٕ زیادٕ بَڑان چھُ اَمہِ سۭتۍ چھِ گٔلوبل وارمِنگ گژھان تِمہِ سۭتۍ چھِ واریاہ گرمی گژھان ییٚمہِ سۭتۍ لوٗکھ پَریشان چھ گژھان اَمہِ خٲطرٕ چھُ گورمینٹ واریاہ کوٗشِش کران تِم چھِ دَپان تِمو کوٚر فیکٹرین پٮ۪ٹھ کیمِکَلن پٮ۪ٹھ بین یِمو فیکٹریو منٛز ٹوکزِکٔس نیران چھِ تِمن پٮ۪ٹھ کٔرٕکھ بین یِمو کٔر کٲم یِم چھِ مطلب کُلۍ ایفوریسٹریشن کٔرو سا زیادٕ زیادٕ ڈِفاریٹریشن رُکٲو یِمَو بیٚیہِ یُس اینورمینٹل پٔلوٗشن منٛز چھُ یِوان اِیر پٔلوٗشن یُس فیکٹرین منٛز ژھۄٹھ ویسٹ نیران چھُ تَتھ پٮ۪ٹھ رُکوو لَگوٚو گورمینٹَن روک تھام یِم مہ سا ترٲیو آبَس وابَس منٛز کیٚنٛہہ تَمہِ سۭتۍ بَچیو واٹر پٔلوٗشن تہِ یُس تَمہِ منٛز تِم یِم کیمِکَلز یوٗز ٲسۍ کران یِم تِمن پٮ۪ٹھ آو بین لگاونہٕ کَم کَم کیمِکل آیہِ یوٗز کرنہٕ تَمہِ سۭتۍ گے اِیر پٔلوٗشنَس منٛز فرق گوٚو زیادٕ پَہم وٕنکیس چھِ ساروی کھۄتہٕ خطرناک چیلیج چھُ گورمینٹَس خٲطرٕ سُہ چھُ انوارمینٹَل پٔلوٗشن